اسلام علیکُم وعلیکُم سلام اَحمد اللہ تُہۍ چھُو ٹھیٖک جناب شُکُر شُکُر رۄبَس کُن اچھا تۄہہِ کَتھ لوکیشَنہِ پیٚٹھ چھو سۄ سیٚکھ کٔڑمٕژ تۄہہِ کَتھ لوکیشَن یۄس لاسٹ ٹایم لوکیشَن لوکیشَن چھےٚ سۄے اَچھا اچھا سُہ بَڈگامیُکۍ بِلکُل بِلکُل توٚر مےٚ فکرِ یہ آب وُچھو جِناب تۄہہِ چھُو پٔتِم تہِ رۄپیَس ٲٹھ ساس بَقایَت پَتہٕ دِتو نہٕ تۄہہِ تِم کِہیٖنٛۍ نہٕ لاسٹ ٹایم لاسٹ ٹایِم تُجے مےٚ تۄہہِ نِش گاڑِ سیٚکہِ گاڑِ ژٕ ژور تُجے مےٚ تۄہہِ نِش تۄہہِ دِتِو نہٕ تِم پونٛسہٕ پتہٕ برابر کِہیٖنۍ خیر وَنۍ کیٚنٛہہ چھُنہٕ تِم پونٛسہٕ رٹہٕ بہٕ ییٚتھۍ سۭتۍ تۄہہِ کۭژاہ سیٚکھ چھو اَتہِ وٕنکیس ایویلیبٕل ژور ٹِپَرٕ ژورو سۭتۍ اَندِ نہٕ کِہیٖنۍ تہٕ ونۍ خیر کیٚنٛہہ چھُ نہٕ پگاہ سوزٕ بہٕ اور گٲڑۍ پَگاہ مارنِنٛگَس منٛز سوزَکھ بہٕ تُہۍ ؤنۍ تو مےٚ ریٹا کیٛاہ چھُو تُہۍ آزٕ دَپان پنٛداہ ساس ہہ وَل یورٕ چھُس بہٕ تُلان ژۄدہَنٕے ساسَن تہٕ خیر تھوڑا کٔرۍ زیٚووس کَم پانَے أتی صُبحس سوزَکھ بہٕ اور نَفَر ٹھیٖک چھُ ٹھیٖک چھُ مگر وٕچھو یہِے چھُ بہٕ چھُس بروکر بہٕ چھُس کران مطلب یہِ کٲم یہِ چھُ نہٕ مےٚ پانَس مےٚ تہِ چھُ اَتہِ زینُن کیٚنٛہہ ٹھیٖک چھا بہٕ چھُس پانہٕ یِہے کٲم کَران رۄپیہِ دَہ چھ مےٚ تہِ زیننہِ

نہ بہٕ نہ نہ نہ تہِ ما رَٹَن وٕچھِو یہِ ما چھُس بے یوت بروکَر بٕتھِ چھُ دہ پَنٛدہ برٛوکَر تِم ہیٚن تِمنٕے سیٚکھ باے أتی پیٚمہٕ تِمن چھِ دِوان بتھِ ژۄدہنٕے ساسَن تِمَن سیٚکھ یہِ ما چھُ آسان ہہُ قصہٕ کہیٖنۍ نہٕ یہِ چھُ باضٲبطہٕ آسان ییٚلہِ اِنسان کانٛہہ بِزنس چھُ کھڑا کَران تمہِ خٲطرٕ چھِ اَتہِ چھُ آسان مٲدانَس منٛز میانہِ کھۄتہٕ بٔڑۍ بروکَر آ تۄہہِ آسہِ توٚرمُت ونۍ فکرِ بتھِ ما رَٹَن ما تِم یِمَن مطلب یُس صاحبِ خان چھُ ییٚمِس سیٚکھ چھِ ضوٚرَتھ سُہ مہ رَٹہِ بٕتھِ سیٚکھ اَتھ ریٹہِ پٮ۪ٹھ تٔمِس چھُ مطلب اَتہِ چھُ واریاہ بروکَر یُتھ یُس اِنسان یوٗتاہ اَکھ کَم ریٹَس یِمَن دِوان چھِ یِم چھِ تٔمسے منٛگان یِم چھِ دَہَن برٛوکرَن نِش گۄڈٕ یِم چھِ جِناب گۄڈٕ دَہَن برٛوکرَن نِش وٕچھان گۄڈٕ کُس برٛوکَر چھُ دِوان سَستہٕ تٔمسٕے چھِ یِم گَژھان مَسلہٕ چھُ نہ کِہینۍ نہٕ تُہۍ چھو وَنان پنٛدہ ساس اَتھ ہیٚکیاہ وَنۍ کم کینٛہہ گٔژھِتھ کِنہٕ کِہیٖنۍ ساس چلو ٹھیٖک چھُ بہٕ دِمہٕ بتھِ پنٛداہ ساس رۄپیَس پانٛژھ ہتھ زینہٕ بہٕ گاڑِ منٛز بہٕ چھُس نہٕ پَتہٕ زیادٕ کیٚنٛہہ ڈٲلیہ زینان کینٛہہ آ جِناب وَل کیٚنٛہہ چھُ نہٕ بہٕ کَر یِمن سۭتۍ فون چلو بِہِو خۄدایس حوال سلام علیکُم